ہیٚلو اسلام علیکُم جِناب ٹھیٖک چھِو حظ اَہَن حظ آ ٹھیٖک پٲٹھۍ سر اَسہِ حظ چھُ بُک سیلرَس فون کَرُن آ سر شُپین ہایر سیٚکنٛڈری سکوٗل پیٚٹھ سر آ سر اَسہِ حظ چھِ کٔلاس یَتھ ایٹ کیٛاہ سیٚوَنتھ کٔلاسس نِش بدلاوُن یہِ نا سیلبَس حظ تہٕ اَسہِ حظ چھِ شُرۍ زٕ ترٛےٚ ہَتھ حظ چھِ اَسہِ دوٚپ یِمن بدلاوو سیلبَس تہٕ تۄہہِ کرو کانٹیکٹہٕ تُہۍ ؤنۍتَو سر یہِ اَتہِ چھا ایویلیبٕل یِم میلیٛاہ تۄہہِ نِش یہِ سَر سیلبَس کیٛاہ کیٛاہ چھُ ایویلیبٕل تۄہہِ نِش اَدٕ سا کٕم کٕم چھُ سر

ٹھیٖک ٹھیٖک ٹھیٖک پگاہ تُہۍ ؤنۍتَو یِمو منٛز کیٛاہ باسیٚو تۄہہِ بیٹر سانیَن شُریَن خٲطرٕ تُہۍ وُچھِو وۅنۍ زیادٕ پَہم ٹَف پَہن تہِ گوٚژھ نہٕ آسُن کیٚنٛہہ یِتھٕ پٲٹھۍ سر شُرۍ تہِ گژھَن ایفٲڑ ہیٚکٕنۍ کٔرِتھ تِکیٛازِ پَتہٕ چھُ تھوڑا برٛونٛٹھ کُن تہِ مُشکِلات گژھان آ اچھا ٹھیٖک کیٛاہ مےٚ نہ حظ چھُ چھُ ٹھیٖک روزان تہٕ امیُٛک گژھِ روزُن مطلب أکِس سایڈَس تھوڑا چھِ سایڈس سر دَہ حظ چھِ نِنۍ ڈِسکاوُنٛٹ وِسکاوُنٛٹ میلیٛاہ کیٚنٛہہ کِنہٕ وۅنۍ میٚہربٲنی کٔرِتھ تۄہہِ کوٚروٕ اَمی موٗجوٗب فون اَسہِ نا اَسہِ کَریو تَمے موٗجوٗب فون تھوڑا یہِ کرِ ڈِسکاوُنٛٹ تہِ کیٚنٛہہ اَمہِ موٗجوٗب ٹھیٖک حظ چھُ سر وۅںی کیٛاہ چھِ وَنان آ سر چیپٹر کۭتیٛاہ میلَن مطلب أکِس ہیڈَس منٛز چیپٹر کۭتیٛاہ حظ میلَن میلَن أکِس أکِس کِتابہِ لگ بگ آ دہ چیپٹر ایور ایوریجَس منٛز اَمہِ علاوٕ چھا کُنہِ لگ بگ چیپٹر پَنٛداہ پَنٛداہ سَداہ گژھٕنۍ آسٕنۍ چیپٹر تھوڑا نا اَمہِ سۭتۍ چھُ تھوڑا بوٗسٹ میلن تھوڑا

ٹھیٖک ٹھیٖک سر باقٕے گژھِ نہٕ بور وور گژھٕنۍ کیٚنٛہہ تَمہِ موٗجوٗب چھُسَے وَنان نتہٕ چھُنہٕ کانٛہہ اِشوٗ اَسہِ اَدٕ حظ ٹھیٖک حظ چھُ تیٚلہِ یہِ تۄہہِ باسوٕ وۅنۍ تہٕ تیٚلہِ کر یِمو سر سر ڈِسکاوُنٛٹ کوٗتاہ پٔرسَنٛٹ دِیو وۅنۍ تُہۍ ترٛےٚ ہَتھ مٲنۍتو آل موسٹ ترٛےٚ ہَتھ کوٗتاہ گوٚو اَدٕ حظ شُکرِیہ شُکرِیہ یہِ چھُ کٲفی اَسہِ خٲطرٕ ؤلِو أسۍ یِمو پَتہٕ اِنشاللہ اوٗرۍ أتی سمکھوو صُبحن ٹھیٖک چھُ حظ اَدٕ حظ اَدٕ حظ کیٚنہہ نہ حظ چھُ پَرواے ٹھیٖک حظ چھُ اَدٕ حظ اَدٕ حظ ٹھیٖک حظ چھُ چلو بِہِو اَسلام علیکُم